ہٮ۪لو وعلیکُم السلام اَہَن حظ اۭں یہِ حظ گژھان دَہ پَنٛداہ شَتھ تۄہہِ کیٛازِ سوٗزُو نہٕ یِہُس مال بازَر چھُ ٹھیٖک چلان اَصٕل حظ آ دَہ پَنٛداہ شَتھ چھےٚ گژھان پیٖٹۍ تہٕ

اَدٕ حظ ضٔروٗر سوٗزیو ہہ وعلیکُم السلام